یوٚتام زَن فوٹو تُلنٕچ کَتھ چھِ أسۍ ہٮ۪کو ؤنِتھ زِ فوٹو یِم أسۍ تُلان چھِ بہٕ چھُس تُلان زیادٕ تر فوٹو نیچر قُدرَتکین نَظارَن تِکیازِ قُدرَتُک نَظارٕ تٔمۍ چھِ سٮ۪ٹھاہ خوٗبصوٗرت اللہ تعالٰی ہن بَنٲومٕتۍ خوٗبصوٗرت نَظارَن ہُند فوٹو تُلُن چھُ اَلگٕے سکوٗن تہٕ لُطُف اَسہِ دِوان بیٚیہِ چھُس بہٕ فوٹو تُلان پننٮ۪ن گرِکین سۭتۍ تِکیازِ مےٚ چھُ سٮ۪ٹھاہ خۄش کران پَننٮ۪ن گرِکین سۭتۍ فوٹو تُلُن بیٚیہِ چھُس بہٕ پَننٮ۪ن یِم باقین یِم میوٕ چھِ اَسہِ دِوان تِمَن فوٹو تُلان تِکیازِ تِمن کُلین ہند چھِ أسۍ سٮ۪ٹھاہ شُکُر گُزار چھِ تِمو سۭتۍ چھِ أسۍ پَنُن گرٕ ہٮ۪کان چلاوِتھ ییٚمہِ ساتہٕ بہٕ فوٹو فوٹو چھُس تُلان قُدرَت کین نَظارٕ تِمو منٛز چھُ زیادٕ نَظارٕ تُلان بہٕ ڈِسٹرک کۄپوٲرۍ کٮ۪ن بَنگَس علاقس گُلمَرگ واریاہن جاین ہُند چھُس بہٕ گوٚمُت تِہند فوٹو چھُس بہٕ تُلان پانَس سۭتۍ تِکیازِ تِم چھِ سٮ۪ٹھاہ خۄش کرا ن بیٚیہِ چھِ اللہ تعالٰی ہن سٲنۍ کٔشیٖرِ ہٕنٛز وادی منٛز سٮ۪ٹھاہ سٮ۪ٹھاہ قُدرَتی نَظارٕ منظریاب دٔستِیاب تھٲومٕتۍ یِمو سۭتۍ أسۍ سٮ۪ٹھاہ لُطُف اَندوز چھِ گژھان أسۍ چھِ سٮ۪ٹھاہ شُکُر گُزار خۄدا صٲبُن کہِ تٔمۍ تھٲو اَسہِ ییٚتہِ ییٖتیاہ قُدرَتٕکۍ نَظارٕ دٔستِیاب فوٹو تُلُن چھُ میون اکھ سٮ۪ٹھاہ رول چھُس بہٕ پَننٮ۪ن گرِکین اَدا کران زِ بہٕ چھُس فوٹو تُلان فوٹو زیادٕ تُلُن چھُنہٕ مےٚ توٗت تَجرُبہٕ کیٚنہہ اَلبتہ مےٚ چھُ تھوڑا بہت تَجرُبہٕ گوٚمُت قُدرَت کین نَظارن سۭتۍ پَنٕنۍ فوٹو تُلٕنۍ سٲنِس کۄپوٲرِس منٛز چھِ واریاہ فوٹو تُلنہٕ خٲطرٕ واریاہ جایہِ یِمو منٛز اکھ بَنگَس چھُ بَگسہٕ ہٮ۪کو أسۍ واریاہ فوٹو تُلِتھ تہٕ تٔتی فوٹو چھُ سٮ۪ٹھاہ خۄش کران تہٕ لُطُف اَندوز اَسہ کران أسۍ چھِ سٮ۪ٹھاہ شُکُر گُزار اللہ تعالٰی سٕندِ یِم اَسہِ یِم قُدرَت منظار ڈِسٹرک کۄپوارِس منٛز دٔستِیاب تھٲے تِکیازِ اَسہِ چھُ اَلگٕے سکوٗن مِلان یِمن فوٹو تُلنہٕ سۭتۍ چھُ اَسہِ اَلگٕے سکوٗن اَلگٕے لُظُف مِلان بیٚیہِ چھُ زیادٕ تر نِکین شُرین سۭتۍ فوٹو تُلان یِم نِکۍ شُرۍ چھِ سٮ۪ٹھاہ سٮ۪ٹھاہ خۄش گژھان اَسہِ وٕچھِتھ کیمرہ وٕچھِتھ فوٹو تُلِتھ تِکیازِ تِمن یُس تُہُند یُس دِل چھُ آسان سُہ چھُ آسان پیاران زِ اَسہِ کر واتہِ مُحبت کٲنسہِ ہندۍ طرفہٕ زیادٕ چھُس بہٕ قُدرَت کین تہٕ بیٚیہِ شُرین گرِکین تہٕ بیٚیہِ پَننٮ۪ن میوٕ باغن سۭتۍ وابسطٕ تہٕ مےٚ چھُ زیادٕ فوٹو تُلان اکھ خاص نعمَت اللہ تعالٰی ہن چھےٚ اَسہِ عطا کٔرمٕژ سُہ چھِ اَمبُر اَتھ چھُس سٮ۪ٹھاہ فوٹو تُلان تِکیازِ یہِ چھُ اکھ سُہ چیٖز یِمو سۭتۍ أسۍ زِندٕ چھِ یِم اَسہِ پرٮ۪تھ ؤریہِ چھِ واریاہ کاروبار ہراونَس منٛز ٲسۍ مدد کران اَتھ سۭتۍ چھُس بہٕ واریاہ فوٹو تُلان تہٕ بیٚیہِ باقٕے نیٚبر تہِ سوزان مطلب تِم تہِ چھِ اَتھ سٮ۪ٹھاہ ماے تہٕ مُحبت بران یہِ اوس سون وابسطٕ فوٹو تُلنہٕ سۭتۍ اَدٕ کیاہ اسلام علیکُم